یِم یِمہٕ یِم کٲشیٖرِ منٛز یِمہٕ اِنٹرٛس گرٛوپٕس چھِ یا لابیٖز تہِ چھِ یِم چھِ اکھ وارِیاہ اَہم رول ادا کَران سٲنِس کشمیٖرس منٛز مطلب یِم چھِ تِم رول اَدا کَران یِم نہٕ اکھ لوکل اِںڈِوِجول ہیٚکہِ اَصٕل پٲٹھۍ کٔرِتھ کِہیٖنۍ یا ییٚمِس وارِیاہ ہنٛڈرٮ۪نٕس یِنۍ وارِیاہ مُشکِلات یِنۍ پَنُن کَتھ پاقین تام واتناونس منٛز یِمہٕ لابیٖزسٹٕس یا یِمہٕ اِنٛٹرس گرٛوپٕس چھِ سُہ گرٛوپ آف آرگنایزیشن آسان یا یہِ چھِ یِتھۍ تِم چیٖز یِمن أسۍ پانَے چِنان چھِ ووٹ چھِ کَران پتہٕ چھِ یِم اَ اکھ سٕہ اکھ سٕہ برٛج بناو اَسہِ نِش اَسہِ تہٕ بیٚیہِ باقین گومٮ۪نٹن نِش یِم چھِ سٲنۍ کَتھ باتھ واتناوان تور یِم چھِ اَسہِ مثلہٕ مسایل ہل کرناوان بیٚیہِ چھِ یِم اَسہِ لاتعداد فٲیدِناوان مطلب پراسٮ۪س منٛز أسۍ وٕچھو کِتھ پٲٹھۍ چھُ اَسہِ فٲیدٕ یِوان کیٛاہ رول چھِ یِم اَدا کَران تہٕ بیٚیہِ کیٛاہ چھِ یِم اَمہِ سۭتۍ یِم یِمو سۭتۍ کیٛاہ فٲہدٕ مِلہِ اگر أسۍ یِمن زیادٕ اِنکوریج کَرو یِم چھِ بنٮ۪تھٕے چھِ یِم بن بنان اَسہِ اکھ بِرٛج بناو برٛج مطلب اگرَے کیٚنٛہہ مسلہٕ آسہِ اَسہِ گوٚمُت أسۍ چھِ یِمن نِش گَژھان یِم چھِ کَران ہایر اٮ۪تھارٹی رِپوٹ ہایر اٮ۪تھارٹی چھِ رِپوٹ کڑان یُس تمہِ سہٕ کھۄتہٕ بٔڑ ہایر اٮ۪تھارٹی تٔمِس رِپوٹ کَران تِمن چھِ وَنان پھلٲنۍ ایرِیاہس منٛز چھِ یہِ مسلہِ یِمن کٔرِو تُہۍ مَسلہٕ ہل مطلب وِدِن فِو ویٖکٕس یا وِدِن فِو منتھٕز اِٹ مے ٹیک اَ یِیَر کُنہِ ساتہٕ چھِ لَگان ؤری اَتھ تہٕ یِم سٲنۍ کٲم چھِ آرام سان گَژھان منٛز آسہِ کیٚنٛہہ لَڑٲے مطلب بِٹویٖن اِتھنِک گرٛوپسَن یِم چھِ اَسہِ ہٮ۪لٕپ کَران مطلب اَسہِ پَزِ نہٕ لَڑٲے کَرٕنۍ اَسہِ پَزِ مطلبہٕ مِلِتھ جُلِتھ بِہُن مطلب مِلن سار آیہِ بِہُن تاکہِ اِن پٲٹھۍ گَژھِ آز ڈٮ۪ولاپمٮ۪نٹ اَسہِ سٲنِس قومس سٲنِس رِیاسِکس دٮ۪ولاپمٮ۪نٹ تہٕ أسۍ اَسہِ یِمو رِکاکنایز مِلہِ اَسہِ أسۍ چھِ بٮ۪سٹ وِلیج أسۍ چھِ بٮ۪سٹ ایرِیا أسۍ چھِ بٮ۪سٹ سٕٹیٹ بیٛاکھ چیٖز اگر اَسہِ کیٚنٛہہ آسہِ کَرُن سَپوز منٛزٕ چھِ آسان کیٚنٛہہ سڈکہٕ پرٛابلِم پاوَ پرٛابلِم واٹر پرٛابلِم یا پُلوٗشن چھِ گَژھان أسۍ چھِ یِمن نِش وَنان پھلٲنۍ جاے چھِ اَسہِ یِتھ پٲٹھۍ مسلہٕ یِتھ پٲٹھۍ مسلہٕ یِتھ پٲٹھۍ مسلہٕ تُہۍ کٔرِو اَسہِ مَدتھ تُہۍ دِیِو اَسہِ مدد أسۍ تاکہِ اَسہِ ژَلِہا یہِ ٹٮ۪نشن تہٕ أسۍ کیٛاہ کَرو تِکیٛازِ لوکل اِنسانن چھِ آسان پاوَر تہِ ییٚلہِ أسۍ پنُن پان اُمی سپدان یِم چھِ اَسہِ یِوان یِم چھِ اَسہِ ٹھیٖک کَران یِم چیٖز یِم چھِ پُلوٗشن کنٹرٛول کران یِم چھِ اَسہِ تِم کیٚنٛہہ ٹٮ۪کنیٖکٕس دِوان یہِ چھےٚ باقی چیٖز ییٚمہِ سۭتۍ اَسہِ یِم کَران چھِ پُلوٗشن کَران آبُک پُلوٗشن

یِمن دِیِو تُہۍ یِم چیٖز اَسہِ چھِ دِوان تِم ڈٮ۪سٹٕبیٖنٕز یا یِم نہٕ أسۍ ہٮ۪کو پانہٕ آرام سان اَفوڈ کٔرِتھ کِہیٖنۍ تَمہِ سۭتۍ تہِ چھِ یِم اَسہِ چیٖز دِوان تَمہِ سۭتۍ چھُ سون ماحول روزان ٹھیٖک باقی چیٖز روزان ٹھیٖک تہٕ بیٚیہِ چھِ سون مطلب اَسہِ چھِ پتہٕ خوشی گَژھان پنٛنِس گامس روزنہٕ سۭتۍ یا پنٛنِس ایرِیاہس منٛز بیٚیہِ چھِ یِم تِم سِکیٖمٕز اَنان تِم چیٖز اَنان یِم سانٮ۪ن یوٗتھ وارِیاہ فٲیدٕ مند چھِ وارِیاہ وارِیاہ وارِیاہ لاتعداد فٲیدٕ یِوان چھِ یِم چھِ کیٚنٛہہ ٹورنٕمٮ۪نٛٹٕس کَڑان ییٚمہِ سۭتۍ یِم سون یہِ اِمٲرجِنٛگ یوٗتھ چھِ ینٛگ بٕلڈ چھُ تِم چھِ لَگان آتھ کُن تِم چھِنہٕ غلط کامہِ کُن لَگان ٹوٹلی کِہیٖنۍ تِم چھِ وَنان بلکُل أسۍ کَرو یہِ کٲم تاکہِ اَسہِ مِلہِ شیپ اَسہِ مِلہِ اعنام آ اَسہِ مِلہِ کیٚنٛہہ اَ سٹفِکیٹ پگاہ ما لَگہِ اَسہِ سٹفِکیٹ ضوٚرَتھ کُنہِ اٮ۪کزام ما لَگہِ اٮ۪م بی بی اٮ۪س لگان چھُ یا کُنہِ کالجس لاگان چھِ جامع مِلیا چھِ اٮ۪کسپٹ کَران یِتھ پٲٹھۍ بیٚیہِ چھِ یِم اِمنایزیشن پرٛاگرامٕز تہِ یِم کَرناوان مطلب آرگٕنایز کرناوان یِمہٕ پرٛٮ۪گنٮ۪نٛٹ زنان چھِ آسان تِمن چھِ وِزِٹ کَران مطلب رِگیوٗلَرلی تٕہُنٛد کھٮ۪ن چٮ۪ن واتناوان آنٛگن واڑی سٮ۪نٛٹر آشاہن سۭتۍ کَتھ کرناوان تَمہِ سۭتۍ تہِ چھِ اکھ سٕہ اکھ سٲرۍسٕے ایرِیاہس ڈٮ۪ولاپمٮ۪نٛٹ گَژھان یِم چیٖز چھِ تیٚلی پاسِبٕل ییٚلہِ أسۍ یِمن سَپوٹ کَرو یِم چھِ اکھ وارِیاہ اکھ مطلب اَسہِ شیپ دِوان سٲنِس ایرِیاہس سانٮ۪ن بچن سانٮ۪ن زنانن سانٮ۪ن بُزرگن بیٚیہِ چھِ یِم کیٚنٛہہ ٹٮ۪نٛڈن سِکیٖمٕز تاکہِ سانٮ۪ن بُزرگن مِلہِ اَمہٕ سۭتۍ وارِیاہ زیادٕ فٲیدٕ تِمن پزِ نہٕ کٲنٛسہِ پٮ۪ٹھ ڈِپٮ۪نٛڈ روزُن تَواسہ کُنہِ پٮ۪ٹھ